سٲنِس گۄلگٲمِس منٛز چھِ بٔڑۍ دۄہ واریاہ اصل تہٕ خۄش خۄشحال پٲٹھۍ مناونہٕ یِوان یتھ منٛز بٔڑ عیٖد تہٕ لۄکٕٹ عیٖد چھِ واریاہ اصل تہٕ واریاہ طور طٔریٖقہٕ سان مناونہٕ یِوان بجہِ عیٖز پٮ۪ٹھ چھُ زیادٕ مزٕ یِوان اتھ منٛز اتھ عیٖز پٮ۪ٹھ چھُ قۄربان آسان تہٕ سُہ چھُ أسۍ رشتہٕ دارن نِش واریاہ اصل پٲٹھۍ تہٕ آرام سان واتناوان بیٚیہِ چھِ شیبہِ قدرٕکۍ ہِنٛدۍ دۄہ واریاہ مزٕ آسان انتظام چھُ آسان شیبہِ قدرٕ دۄہ واریاہ اصل کھٮ۪ن چٮ۪نُک چاہے دوٗر واریاہ ڈسٹرکو پٮ۪ٹھ چھِ لُکھ یِوان تہٕ تِم چھِ تتہِ بچار اصل پٲٹھۍ کھٮ۪وان چٮ۪وان تہٕ شۄنٛگان بیٚیہِ چھِ أمۍ علاوٕ وۄرثہٕ تہِ مناوبنہٕ یِوان یُس واریاہ بوٚڑ وۄرثہٕ چھُ یِوان مناونہٕ گۄلگامۍ ڈسٹرکن منٛز اتھ چھِ واریاہو گامو منٛز تہِ وۄرثہٕ مناونہٕ یِوان الگ الگ گامن ہُنٛد چھُ الگ الگ وۄرثہٕ مناونہٕ یِوان